میٲنِس دٮ۪ماغس منٛز چھِ یۄس مےٚ اکھ بُک چھِ پٔرمٕژ ریٚچ ڈیڈ پُور ڈیڈ سۄ چھِ لٮ۪چھمٕژ رابٲٹ ٹی شہرول لیچر یَتھ منٛز مِلان چھِ یہِ لاسٹَس گۄڈٕنیتھٕے یُتُھے سۄ مےٚ پٔر مےٚ باسیٚو نہٕ توٗت اِنٹرَسٹِنگ کِہینۍ ایٹ دَ اینڈ یِتھُے مےٚ سۄ پٔر پَتہٕ واریاہ واریاہ سۄ بُک مےٚ باسیٚو نہ اَتھ منٛز چھُ اکھ یہِ ہِش نصحیت ییٚلہِ تہِ اِنسانَس پَنٕنۍ زَندگی آسہِ گُزارٕنۍ مطلب ہر کانٛہہ چیٖز چھُ اَسہِ زنٛدگی منٛز چھُ ہر کانٛہہ چیز اسہِ ضروٗری مَگر سانہِ نیٖڈٕس چھےٚ نہٕ زٕہنۍ تہِ گژھان فوٚل فِل مَگر اَسہِ پَزن آلویز پَنٕنی ایٚکٕسپینسِز کَم کَرٕنۍ یِم تہِ سٲنۍ ضروٗرت چیٖز چھِ تِم چیٖز چھِ اَسہِ پَتہٕ پوٗرٕ گژھان زٕہنۍ تہِ گژھِ اِنسان سٕنٛز یوٹِلِٹی چھےٚ نہٕ زٕہنۍ تہِ گژھان فوٚل فِل ہر کانٛہہ اِنسان اَگر وَنان چھُ گۄڈٕ گوٚژھ مےٚ اکھ چیٖز آسُن پَتہٕ چھُ ڈِمانڈ کران بیاکھ چیٖز اس لیے گژھِ ہمیشہٕ پَنٕنۍ یۄس خرچی چھےٚ تَتھ منٛزچھِ یِہوے نصحیت یُس پَنٕنۍ خرچہٕ چھےٚ سۄ گژھِ واریاہ کَم کَرٕنۍ تاکہِ کَم روزنَس منٛز تہِ چھُ اِنسان واریاہ خۄش روزان اِنسان ضروٗری چھُنہٕ ییٖژاہ دولت یا آسہِ توٗتاہ روزِ خۄش ییٚتین اِنسان پَنٕنۍ نیٖڈٕس پَنٕنۍ یِمہٕ کَم کَم کرِ تیوٗتاہ چھِ اِنسانس لایف سِٹایل واریاہ اَصٕل بَنان ضروٗری چھُنہٕ اَسہِ سونچُن اَسہِ گوٚژھ ہُہ تہِ آسُن اَسہِ گوٚژھ یہِ تہِ آسُن اسہِ گٔژھۍ باقٕے چیٖز تہِ آسٕںۍ ہمیشہٕ گژھِ خۄش روزُن تٔتھۍ منٛز ییٖژاہ ۂنۍ اَسہِ آسہِ تٔتھۍ منٛز اِنسان گُزارٕ کَرُن زندگی چھِ بَنان واریاہ زیادٕ ہیٚکٹِک